ہیلو السلامُ علیکُم وعلیکُم السلام آ ؤنِو حظ تُہۍ کَم اہن حظ شُکُر الحمدُ اللہ اچھا اچھا اچھا ٹھیٖک ٹھیٖک حظ آ ؤنِو حظ آ بِلکُل حظ تۄہہِ کیٛاہ چھُو ٹیٖمَس حظ ناو اچھا اچھا اچھا ٹھیٖک حظ چھُ ٹھیٖک حظ چھُ تہٕ اَتھ چھُ تھوڑا یہِ فیٖس حظ چھُو اَتھ تَے تیتٲجی شَتھ رۄپیہِ اَہَن حظ آ تہٕ گۄڈنٮ۪تھ چھُ اَتھ رجِسٹرٛیشَن فیٖس ساس رۄپیہِ پَتہٕ حظ چھِ فیٖس تیتٲجی شَتھ رۄپیہِ اَسہِ نہ اَسہِ چھُ آز تُہۍ چھُو پَتہٕے کہِ سون یُس زَن یہِ ٹورنامٮ۪نٛٹ کھوٗل آسہِ حظ یہِ چھُ واریاہ بوٚڑ ٹورنامٮ۪نٛٹ اَتھ منٛز چھِ کۄلگٲمِکۍ واریاہ بٔڑۍ بٔڑۍ پٕلیر گِنٛدَن تہٕ ییٚمہِ ساتہٕ حظ یہِ ٹورنامٮ۪نٛٹ مَکلہِ اَتھ حظ ٲسٮ۪ن اَصٕل انعامات تہِ حظ آسَن اَتھ اَمی موٗجوٗب چھُ اَتھ تھوڑا زیادَے پہمَتھ تھوٚمُت نا ییٚمہِ ساتہٕ مطلب أسۍ ٹورنامٮ۪نٛٹ کھولو یہِ ہر کٲنٛسہِ ٹیٖم ییٚمِس حظ پتہٕ فاینَل زینہِ حظ تِمَن ہر کُنہِ پٕلیرَس أکِس أکِس پَتہٕ کِٹ دِنہٕ تہٕ بیٚیہِ چھِ اَتھ پرٛٮ۪تھ کُنہِ میچَس مٮ۪ن آف دَ میچ تہِ بیٚیہِ چھِ اَتھ رِفرٛٮ۪شمینٛٹ تہِ مطلب اگر أسۍ گِنٛدنَس دوران اَسہِ تَتہِ حظ بیٚیہِ آسہِ ترٛیش ویش تہِ اَصٕل پٲٹھۍ نا تہٕ تَمہِ علاوٕ آسہِ تَتہِ مطلب یُس لاسٹَس میچَس منٛز اَصٕل گِنٛدمُت آسن تٔمِس یی مین آف دَ سیٖریٖز دِنہٕ سۄ یی حظ بایِک دِنہٕ تہٕ اَمہِ موٗجوٗب چھُ اَسہِ تھوٚمُت حظ تھوڑا نہ علاوٕے پہمتھ اَتھ حظ چھُ شیٹھو ٹیٖمو حِصہٕ لگ بگ لگ بگ آ بیٚیہِ آ اَتھ حظ چھُ یُس فٔسٹ پرٛایز حظ آز تَتھ حظ چھُ اکھ لَچھ تہٕ وُہ ساس رۄپیہِ یُس حظ زینہِ ٹیٖم زینَن وٲلِس ٹیٖمَس تہٕ بیٚیہِ چھِ تِمَن أکِس أکِس پٕلیرَس حظ اَکھ کِٹ آ بِلکُل تہٕ بیٚیہِ حظ یُس اَمہِ یہِ سون یہِ ٹورنامٮ۪نٛٹ چھُ حظ یہِ چھُ وَن وِلیج اَتھ منٛز حظ اَکُے گام حظ ہیٚکہِ اَتھ منٛز اَکی گامٕکۍ پٕلیر گژھن اَتھ منٛزٕ آسٕنۍ أتی حظ باضٲبطہٕ پٲٹھۍ آدھار کاڈ چَک کَرنہٕ تہٕ بیٚیہِ کُنہِ گامُک گوٚژھ نہٕ پٕلیر آسُن اَتھ منٛز یَتھ أسۍ وَنان چھِ اوٚپُن ٹورنامٮ۪نٛٹ نہ حظ چھُنہٕ یہِ کیٚنٛہہ آ یہِ حظ یہِ حظ چھُ ٹیٖنٛگ پورِ سِٹیڈیَمَس منٛز حظ چھُ یہِ ٹورنامٮ۪نٛٹ اومُت کھولنہٕ آ بِلکُل تہٕ بہٕ کَرہو تۄہہِ رجسٹرٛیشَن تیٚلہِ تہِ حظ ٹھیٖک چھا چلو چلو السلامُ